اگر أسۍ کَتھ کَرو کۄلگٲمۍ ڈِسٹرکٕچ سپوٹٕس سیٚنٹَر چھُنہٕ ییٚتہِ سُپَیشَل وٕنہٕ کٕہٕنۍ اِنٛڈور سِٹیڈِیَم تہِ چھُ وۄنۍ وۄنۍ بَنن وول البَتہ فیسَلٹی چھِ دۄہ کھۄتہٕ دۄہ ڈیٚولَپ گژھان دۄہ کھۄتہٕ دۄہ چھِ ترٛاوان یِم سپوٹٕس سیٚنٛٹَر البَتہ وٕنہِ چھُنہٕ کٕہٕنۍ ییٚتہِ چھُ وٕنہِ اَسہِ پیٚوان گژھُن اِسلام آباد نتہٕ چھُ پیٚوان گژھُن سریٖنگر سَپوٹٕس ٹرینِنٛگ خٲطرٕ ایٚتھلیٖٹَن خٲطرٕ چھِ ییٚتہِ پٕلے گرٛاوُنٛڈ چھِ واریاہ دُنیہٕکۍ پٕلے گرٛاوُنٛڈ البَتہ سُپَیشَل سیٚنٹَر چھُنہٕ کانٛہہ